یَنہٕ پٮ۪ٹھ آن لایِن سکوٗل تہٕ بیٚیہِ آن لایِن کوچِنٛگ گٔے سٹاٹ اَمیُک واریاہ زیادٕ اَثر پیوٚو شُرٮ۪ن پٮ۪ٹھ یِمَن أچھَن ہٕنٛز لایٹ گٔے کَم یِمَن ہٮ۪ڈ ایکٕس لٔگۍ گژھنہِ یِمَن نیٚنٛدرٕ لٔج کَم ٲسۍ نہٕ یِمَن چھِ نیٚنٛدٕر تہِ یِوان سہل سہل کینٛہہ واریاہ زیادٕ پریشٲنی گٔے اَمہِ سۭتۍ شُرٮ۪ن وۄنۍ گوٚو ییٖژ ہَن تہِ چھُکھ مطلب کہِ یِمَن گوٚو مطلب واریاہ ڈِس آڈٲرٕس گٔے یِمَن یِم گٔے واریاہ زیادٕ سیکیوٗل پرٛڈِکٹَر تہٕ گٔے یِم واریاہ زیادٕ اِنٹَرنٮ۪ٹ اٮ۪ڈِکشَن تہِ گٔیَکھ فون اٮ۪ڈِکشَن تہِ گٔے آلریڈی ٲسۍتھٕے ٲسِتھ واریاہ زیادٕ پرٛابلِم گٔے یِمَن اَمہِ سۭتۍ آن لاین کلاسِز آن لاین کوچِنٛگ آن لاین سکوٗلِنٛگہِ مگر اَمہِ باوجوٗد یِمَن کٕلاسٕز دِہَن اَصٕل پٲٹھۍ سکوٗلَس منٛز سُہ اوس واریاہ بہتر شُرٮ۪ن خٲطرٕ خاص کَر شُرٮ۪ن اٮ۪ڈَلٹ ٲسۍ تویتہِ ٹھیٖکھٕے اگر تِم پَران تہِ آن لاین کٕلاسٕز بِہَن تہٕ فونَس سۭتۍ راتَس راتَس تِمن اوس نہٕ پَرواے کینٛہہ مگر یِم ٲسۍ بَہان رَٹان أسۍ کَرو کوچِنٛگ أسۍ چھِ پَران أسۍ چھِ سکوٗلٕکۍ أسۍ چھِ سکوٗلُک سیٚلبَس کَران کَوَر أسۍ چھِ کوچِنٛگ کَران مَگَر ہورٕ ٲسۍ آسان غلط چیٖز وٕچھان یا غلط کامہِ کَران یا فون کَران یا گیم گِنٛدان پَے ٲسۍ نہٕ آسان کِہیٖنۍ یِم کیٛاہ چھِ کَران کیٛاہ نہٕ چھِ کَران وۄنۍ تہِ مول پَتہٕ مےٚ بیٚہہِ مول موج شُرِس پَتہٕ پَتہٕ کیٛاہ پَے کیٛاہ ٲسۍ کَران مگر اَمیُک واریاہ زیادٕ اَثر پیوٚو یِمَن شُرٮ۪ن پٮ۪ٹھ اَڑٮ۪ن گٔے أچھ ڈٮ۪میج اَڑٮ۪ن چھِ ہٮ۪ڈ ایک اَڑٮ۪ن چھِ مایگرٛین گٔمژٕ کَلَس اَڑٮ۪ن چھُ مطلب ماسٹربیشَن پرٛڈِکشَن گٔمٕژ پرٛا پورَن پرٛڈِکشَن گٔمٕژ ماسٹَربیٹ کَران واریاہ زیادٕ پریشٲنی چھِ گٔمٕژ لوٗکَن شُرٮ۪ن ہِنٛدۍ طرفہٕ ییٚمِس آن لاین کٕلاسِنٛگ سۭتۍ کوچِنٛگ سۭتۍ کیٛازِکہِ ریڈیشَن چھُ اکھ سُہ چیٖز اکھ یُس اِنسانَس ختم چھُ کران اِنسانَس کیٛاہ یہِ چھُ جانورَن تام ختم ژھٕنان کٔرِتھ تہٕ شُرٮ۪ن ہٕنٛز چھَنہٕ کَتھٕے چھُ واریاہ زیادٕ مطلب گنٛدٕ چیٖز فون چھُ واریاہ زیادٕ موٚکُر چیٖز اَمِچ لت گژھِنہٕ لَگٕنۍ کینٛہہ وۄنۍ چھِ لٔجمٕژ أزٮ۪ن أزۍکٮ۪ن شُرٮ۪ن مطلب تویتہِ بہٕ ہٮ۪کہٕ ییٖژہن ؤنِتھ کہِ حد حد گژھِ آسٕنۍ مگر آز چھُ یی نہٕ سۄ وۄنۍ کَرو اِنشاء اللہ کوشِش حد تھاونٕچ اِنشاء اللہ تھاوو